ہیٚلو وعلیکُم السلام اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ اَہَن حظ آ آ آ اَہَن حظ تازٕ سبزی چھےٚ تازَے نہَ حظ نہَ تازَے نہَ تازٕ سبزی چھِ تازٕ ؤلِو ؤلِو اَدٕ حظ ٹھیٖک چھُ پٔکِو ؤلِو